میٛٲنۍ چایِلڈٕہُڈ بہٕ وَنہٕ مٮ۪مَری مےٚ چھےٚ یی نہٕ کانٛہہ وۄنۍ اگر مےٚ چھِ تہِ کانٛہہ سۄ ٲس مےٚ سکولَس سۭتۍ سکوٗلَس سۭتۍ اوس پِکنِکَن جایَن واریاہ زیادٕ مَزٕ لگان اور مےٚ چھِ تِم کیٚنٛہہ یاد پٮ۪وان تِمو منٛز ٲس بہتریٖن اکھ کہِ اقبال سَرن دِژے اَسہِ ٹریٖٹ مےٚ آے فٔسٹ پُشَن پَتہٕ نِیہَس بہٕ بانحال تِمن گُجرٮ۪ن نِش تہٕ پَتہٕ دِژییَکھ اَسہِ تورے بَتہٕ تہٕ کھٮ۪ن چٮ۪ن سُہ اوس واریاہ زیادٕ اَصٕل